اَسلامُ علیکُم بہٕ حظ چھَس بہٕ حظ چھَس سُنٛمبلٕچ سُنٛمبلٕچ کوٗر سُنٛمبلہٕ روزان مےٚ حظ کوٚرُکھ مےٚ حظ کوٚرُکھ سُنٛمبلہٕ پٮ۪ٹھ اَجَس خانٛدَر مگر أسۍ حظ پھَسٲے أکۍ مٔنٛزِم یٲرۍ تِم حظ ٲسۍ سۄنَر آسان أسۍ حظ أسۍ ٲسۍ أسۍ یورٕ بَٹ ذات آسان تِم حظ ٲس سۄنَر آسان مگر تیوٗت کٔرِتھ بہٕ حظ ٲسٕس واریاہ لۄکٕٹ لۄکٕٹ واریاہ لۄکٕٹ آسان میون ہیٚہَر بَب حظ آو اَکہِ دۄہ سون تٔمۍ ووٚن میٛٲنِس مٲلِس ژٕ مےٚ کَر ژٕ خانٛدَر میون مول حظ ووٚتھُس مےٚ چھِ وٕنہِ کوٗر لۄکٕٹۍ بہٕ نَہ حظ ہٮ۪کہٕ نہٕ وٕنہِ خانٛدَر کٔرِتھ کِہیٖنۍ تٔمۍ ووٚنٛنَس اَسہِ نَہ حظ چھُنہٕ گِنٛدُن کیُتھ تَماش کٕہۭنۍ آسان أسۍ حظ نِمون یہِ گِنٛدنہٕ خٲطرٕ تماشہٕ پَتہٕ حظ گوٚو کیٚنٛہہ کال پَتہٕ حظ گوٚو ؤری ؤری ڈۄڈ ؤری پَتہٕ حظ کوٚرُکھ خانٛدرُک ڈیٹ مُقرر پَتہٕ حظ کوٚرُکھ مےٚ خانٛدر واتنٲوہَس حظ بہٕ واتنٲوہَس بہٕ سُنٛمبلہٕ پٮ۪ٹھ اَجَس مہریٚنۍ مَہریٚنۍ آسان مےٚ حظ اوس گَرَس منٛز اَکھ حظ ٲس مےٚ گَرَس منٛز دٕرٛے زٕ بیٚیہِ حظ ٲس مےٚ گَرَس منٛز ہَش بیٚیہِ حظ اوس مےٚ گَرَس منٛز ہیٚہَر بَب بہٕ حظ ییٚلہِ پھِرٕ مہریٚنۍ أنۍ ہَس پَتہٕ حظ واپَس ٲس اَتھ نِوان مےٚ حظ آے بٔیکاکَنۍ مےٚ حظ ٲس بٔیکاکَنۍ دۄدٕ موج آسان سۄ حظ سۄ حظ ییٚلہِ بہٕ پھِرٕ نیٖہَس مےٚ حظ بٔیکاکَنۍ گَرِ درٛایہِ واپس بہٕ حظ ٲسٕس موسوٗم واریاہ لۄکٕٹ مےٚ حظ تُل تَتہِ وَدُن مےٚ حظ دوٚپ مےٚ بیٚہہِ یہِ ییٚتی سۄ حظ ؤژھ تہٕ گٔے گٔے حظ آیہِ حظ گَرٕ واپَس پَتہٕ حظ ٲسٕس بہٕ کَران کٲم پَتہٕ حظ ٲسٕس بہٕ کَران کٲم پَتہٕ حظ ٲسٕس بہٕ شام رٲژ ہِنٛزۍ پانٛژِ بَجہِ وۄتھان پتہٕ حظ ٲسٕس بہٕ بَتہٕ سیُن رَنان پَتہٕ حظ ٲسٕس بہٕ ڈُیِتھ وُیِتھ مۄکلاوان گُپنَن گاسہٕ ترٛٲیِتھ مۄکلاوان پتہٕ حظ ٲسٕس بہٕ گُپنَن گُہہ تُلان تھاوان ترٛاوان گاسہٕ واسہٕ پَتہٕ حظ ٲسٕس بہٕ سَموارَس چاے بَران پَتہٕ حظ ٲسٕم باقٕے وۄتھان چٮ۪وان حظ ٲسۍ چاے مگر تِم حظ ٲسۍ مےٚ واریاہ سختی اَنان بہٕ حظ ٲسٕس بُزَرگَن بُزَرگٕے پٲٹھۍ پیش یِوان لۄکٹٮ۪ن لۄکٹٮ۪ن حظ ٲسٕس لۄکٹہِ پٲٹھۍ پیش یِوان بہٕ حظ ٲسٕس تِمَن سٮ۪ٹھاہ خٔذمَت کَران مگر تیوٗت کٔرِتھ نَہ حظ اوس نہٕ تِمَن یاد روزان مگر بہٕ حظ ٲسٕس وَنان ژھٕنُکھ بَلاے ییٚتہِ چھُنہٕ دُنیاہَس منٛز کِہیٖنۍ نیُن بہٕ چھَس یِمَن خٔزمَت کَران یِم حظ چھِ مےٚ پَنُن مول موج واتان بہٕ حظ ٲسٕس یِمَن سٮ۪ٹھاہ خٔذمَت کَران پَتہٕ حظ پَتہٕ حظ گٔے کٲم پَتہٕ حظ پَتہٕ حظ گٔے کٲم پَتہٕ حظ ٲس مےٚ ہَش حظ ٲس مےٚ واریاہ اِزاہ اِزاہ دِوان مگر بہٕ حظ ٲسٕس یِمَن سٮ۪ٹھاہ پٲٹھۍ چھُ چھَلان چھۄکان بیٚیہِ حظ ٲسٕس بہٕ واریاہ گَرٕ گَرِچ کٲم کَران بیٚیہِ حظ ٲسٕس بہٕ واریاہ گَرٕچ صفٲیی کَران بہٕ حظ ٲسٕس بیٚیہِ واریاہ صفٲیی کَران پَتہٕ حظ اوس مےٚ ہیٚہَر بَب کھَہَس پٮ۪ٹھ تہِ نِوان تَتہِ حظ ٲسٕم کھَہٕچ کٲم تہِ کَرناوان تَتہِ حظ ٲسٕم وارِ ہِنٛز کٲم تہِ کَرناوان تیوٗت کٔرِتھ نَہ حظ ٲسِم نہٕ پَتہٕ مُجراہ دِوان مگر بہٕ حظ ٲسٕس سُہ تہِ واریاہ برداشت کَران بہٕ حظ ٲسٕس بہٕ حظ ٲسٕس واریاہ موسوٗم لۄکٕٹ موسوٗم پَتہٕ حظ ٲس مےٚ موج یِوان تہٕ نِوان دۄہ پوش مالیُن نِوان پَتہٕ حظ ییٚلہِ مےٚ مالیُن اوس آسان گژھُن بہٕ حظ ٲسٕس سٮ۪ٹھاہ خوش گژھان مےٚ حظ اوس زَن ہُپٲرۍ اَختاب کھَسان مگر مےٚ حظ وٕچھ وٲرِو گَرَس منٛز واریاہ سختی وٲرِو حظ مےٚ واریاہ سختی آسان مےٚ نَہ حظ ٲس نہٕ پانَس فرسَت بَتہٕ کھٮ۪نَس یِوان مےٚ نَہ حظ ٲس نہٕ پانَس فرسَت یِوان کنٛگٕنۍ والنَس کَلَس ٲسٕم نہٕ فرسَت یِوان مگر مےٚ حظ اوس تَتہِ سٮ۪ٹھاہ اِزاہ آسان مگر بہٕ حظ ٲسٕس واریاہ کٲم کَران تِم نَہ حظ ٲسۍ نہٕ اَکھ أکۍ سُنٛد ہمسایَن ہمسایَن ہُنٛد تہِ دِوان گژھنہٕ کیٚنٛہہ دِوان گژھنہٕ آسان بہٕ حظ ٲسٕس مگر واریاہ واریاہ لۄکٕٹ لۄکٕٹ آسان وٲنٛسہِ لۄکٕٹ واریاہ لۄکٕٹ موسوٗم مگر بہٕ حظ ٲسٕس شامَن آسان بِہِتھ زَن حظ ٲسٕس بہٕ شامَن آسان بِہِتھ کُٹھِس منٛز کُنی زٔنۍ آسان تِم حظ ٲسۍ پنٛنٮ۪ن کُٹھٮ۪ن منٛز بیٚہوان مگر تِم تِم نَہ حظ ٲسۍ نہٕ مےٚ سۭتۍ ماے محبت وَرتاوان تِم حظ ٲسۍ نہٕ مےٚ سۭتۍ ماے محبت وَرتاوان مگر تیوٗت کٔرِتھ حظ ٲسٕس بہٕ برداشت کران مگر مےٚ حظ چھِ سٮ۪ٹھاہ اَفسوٗس یہِ ہَہ یہِ اَتھ زنٛدگی منٛز حظ وٕچھ مےٚ سٮ۪ٹھاہ دٔدوَن پانَس آسان دٔدوَن وٕچھُم دٔدوَن آسان وٕچھُم پانَس دٔدوَن آسان مگر تیوٗت کٔرِتھ حظ ٲسٕس بہٕ بَرداشت یِوان بہٕ حظ ٲسٕس شامَن ہَش تہِ ہیٚہرَس کھۄر چھَلان بہٕ حظ ٲسٕس دٕرٛیَن آسان پَلو چھَلان بہٕ حظ ٲسٕس یِمَن واریاہ خٔذمَت کَران بہٕ حظ ٲسٕس صُبحٲے پانٛژِ بَجہِ وۄتھان ڈُوان آسان بہٕ حظ ٲسٕس پَتہٕ گُپنَن ہِنٛز خٔذمَت تہِ کَران پَتہٕ حظ اوس مےٚ ہیٚہَر بَب کھَہَس پٮ۪ٹھ نِوان تَتہِ حظ اوسُم کھَہٕج کٲم تہِ کَرناوان پَتہٕ حظ ٲس مےٚ وارِ ہِنٛز کٲم تہِ آسان پَتہٕ حظ ٲسٕم نہٕ تیوٗت کٔرِتھ ہَش مُجراہ دِوان مگر بہٕ حظ ٲسٕس سُہ سُہ تہِ برداشت کَران مگر واریاہ یہِ ہَہ یہِ پَتہٕ حظ ٲسٕس بہٕ واریاہ برداشت کَران پَتہٕ حظ ٲسٕس پَتہٕ حظ ٲسۍ مےٚ لِوناوان ڈوٗناوان پَتہٕ حظ ٲسٕس بہٕ پَلو چھَلان آسان مےٚ نَہ حظ ٲس نہٕ یہِ ہَش موج سیُن تہِ دِوان ژٲرِتھ سیُن تہِ ژاران کِہیٖنۍ سُہ تہِ حظ اوس مےٚ پانَس پٮ۪وان ژارُن مگر تیوٗت کٔرِتھ حظ ٲسٕس بہٕ برداشت کران پانَس ٲسۍ پانَس حظ ٲسۍ تِم بَتہٕ آسان کھٮ۪وان مےٚ نَہ حظ ٲسۍ نہٕ تِم آلَو کران پَتہٕ حظ ٲسٕس بہٕ بَتہٕ موقعہ بَتہٕ موقعہ ڈٔلِتھ پانَس بَتہٕ کھٮ۪وان پَتہٕ حظ ٲسٕس بہٕ پانَس ڈٔلِتھ سُہ بَتہٕ کھٮ۪وان پَتہٕ نہٕ حظ ٲس نہٕ مےٚ کٔرِتھ کرٛٲوِس مُجرٲہی دِوان بہٕ حظ ٲسٕس سٮ۪ٹھاہ واریاہ لۄکٕٹ آسان مگر تِم حظ ٲسۍ سۄنَر آسان أسۍ حظ ٲسۍ بَٹ آسان تِم حظ ٲسۍ سۄنَر آسان پَتہٕ نَہ حظ ٲسۍ نہٕ مےٚ تیوٗت کٔرِتھ تِم مُجراہ